آ مےٚ چھُ پرٛوڈَکٹ آرڈر کوٚرمُت میٛٲنۍ لوکیشَن چھِ بڈگام عالی پوٗرہ بڈگام آ یَتھ لینٛڈ مارکَس چھِ ییٚتس نَزدیٖک اَسہِ پرٛایمری سکوٗل عالی پورہ آ اَتھ چھِ ڈایریکشَن روزِ اَسہِ لینٛڈ یور نِسلاپوٗرہ ایریا آ اَمی تھرٛوٗ چھُ تۄہہِ واتُن اَمے اگر اَسہِ مطلب اَتہِ بَڈگامہِ پٮ۪ٹھ لَگَن ہاڈلی سَتھ یا ٲٹھ مِنَٹ اگر پَنُن لِفٹ آسہِ آ تۄہہِ ڈیٚلِؤری پاٹنَرَس اگر تۄہہِ آسوٕ تۄہہِ لَگنو مِنَٹ پانٛژھ یا ٲٹھ لَگنو تۄہہِ اَتہِ پٮ۪ٹھ آ ہاڈلی لَگنو تۄہہِ یِمَے ٲٹھ مِنَٹ بیٚیہِ کیٛاہ سا چھِ اَسہِ پِن کوڈ چھُ اَسہِ وَن ناین فور ٹایمٕز وَن آ بیٚیہِ کیٛاہ سا چھُ اَسہِ فون نمبر ناین وَن فور ناین ایٹ زیٖرو زیٖرو سٮ۪وَن سٮ۪وَن ٹوٗ آ فٕلور نمبر چھِ اَسہِ فور تھرٛی اے نِیَر بَے عالی پورہ آ بیٚیہِ کیٛاہ سا چھِ اَسہِ ڈیریکشَن روزان نسلاپورہ ایریا آ سون پرٛوڈَکٹ چھُ اَسہِ فیس واش کوٚرمُت آرڈر یہِ گژھِ اَسہِ واتُن ایٚکزیکٹ لوکیشن پٮ۪ٹھ کیٛازِکہِ اَسہِ چھُ اَتھ پیمٮ۪نٛٹ کوٚرمُت آ گۄڈنٮ۪تھٕے پرٛے آن